آزُک یُس یہِ دور چھِ آز چھِ چلان اَکہٕ وُہِم صدی یَتھ صدی منٛز گٔے لا تعداد مطلب ترقی مطلب اِنٛٹَرنٮ۪ٹ فیسلٹی آیہِ مطلب ییٖتیٛاہ چیٖز آیہِ یِم ٲسۍ یِم نہٕ أسۍ ہٮ۪کہو مطلب مطلب آرام سان یوٗز کٔرِتھ کِہیٖنۍ یُتھٕے مطلب اَمہِ برونٛہہ چاہے سُہ چاہے أسۍ روزان چھِ دوٗر گامَن منٛز یا دوٗر شہرَن منٛز یا پہاڑَس پٮ۪ٹھ کٲش پٲٹھۍ خُدا صٲبنہِ کٲنی پٮ۪ٹھ تور تہِ وٲژ ٹیکنالجی ٹیکنالجی ٹیکنالجی تِتھ پٲٹھۍ اَسہِ چھِ باسان سٲلِم دُنیا بنیو اَکھ لۄکُٹ مۄکُٹ یہِ گام ہیُو پتہٕ أمۍ بہ کٔر سٲلِم شہر سٲلِم مُلُک یِکوَٹہٕ جمع اَتھ چھِ أسۍ وَنان گُلوبلٕایزیشَن مطلب أمۍ ٹیکنالجی بنو سٲلِم مطلب یِم کنٹری اَکھ لۄکُٹ مۄکُٹ وِلیج أمۍ سۭتۍ أسۍ ٹرٛیڈ ہٮ۪کان آرام سان کٔرِتھ أمی ٹیکنالجی کہ ذٔریعہٕ گٔے واریاہ مطلب یۄس کھیلَن منٛز سٕپوٹَس منٛز گٔے واریاہ زیادٕ ترقی مگر اَتھ ٹیکنالجی چھِ اَکھ واریاہ مطلب فوٲیِد تہِ مطلب کیٚنہہ نۄقصان چھِ یِم لۄکٕٹۍ شُرۍ چھِ یا یَنٛگ جَنریشَن چھِ یا ٹیٖن اٮ۪جٲرٕز چھِ یا یِم ؤرکِنٛگ پیٖپٕل چھِ تِم چھِ یوٗتاہ زیادٕ مصروٗف یوٗتاہ زیادٕ پَنُن ٹایَم کران اَتھ پٮ۪ٹھ یوٗز تِمَن چھِنہٕ آسان پتہٕ ہٮ۪کتھا تِمَن چھِ ذہَن گوٚمُت سُہ فرٛیٖزِڈ تِم چھِنہٕ وۄنۍ مطلب تِتھ پٲٹھۍ مطلب اِنٛٹرسٹ ہاوان یا تَوَے أسۍ گِنٛدٕہو گیمَن کُن مگر گیمہٕ چھِ سانہِ زندگی خٲطرٕ واریاہ ضٔروٗری یِتھ پٲٹھۍ اَسہِ بَتہٕ ضٔروٗری چھِ شاہ ضٔروٗری چھِ کھالُن یا باقٕے چیٖز ضٔروٗری چھِ یِتھَے پٲٹھۍ چھِ گیمہٕ تہِ سانہِ خٲطرٕ ضٔروٗری اَمہِ سۭتۍ چھِ مطلب یَنٛگ ٹیلنٛٹ نیران یہِ نٮ۪بَر تِمَن چھِ پولِش مِلان تِمَن چھِ تِم چھِ اِنٛٹَرنیشنَل رِکاگنیشَن مِلان یا نٮ۪شنَل رِکاگنیشَن مِلان یہِ چھِ تیلی پاسِبُل ییٚلہِ أسۍ سٕپورٹٕس گِنٛدَو مطلب مےٚ باسان آ آز واریاہ مٮ۪کزٕمَم پیٖپُل چھِ یِم چھِ مطلب مےٚ کوٚر اوبزٲرُو ہر کیٚنہہ اگر ژور لَڑکہٕ آسان پکان چھِ ژور چھِ آسان موبایِل چلاوان اَکھ چھِ آسان بِہِتھ کَتھٕ کران سُہ تہِ چھِ آسان پتہٕ تنٛگ یِوان پتہٕ چھِ سُہ تہِ لاگان فون وٕچھُن مطلب یہِ چھِنہٕ مےٚ ٹھیٖک باسان کیٚنہہ مےٚ باسان اَسہِ پَزِ یہِ چھِ سٲنۍ ذِموٲری یِم أسۍ بٔڑۍ چھِ مطلب یِم چھِ اَسہِ پَزِ یہِ چھِ سٲنۍ ذِموٲری اَسہِ پَزِ تِمَن مطلب حوصلہٕ افزٲیی کَرٕنۍ تُہۍ گِنٛدوِ یِمَو سۭتۍ کیٛاہ فوٲیِد مِلان چھِ تۄہہِ کوٗتاہ فٲیِدٕ مِلہِ اَمہِ سۭتۍ تہٕ تُہۍ کوٗتاہ بٔچِو بُرٕ چیٖزو نِش اِوٕن کہِ سوشَل میٖڈِیا کہِ نۄقصان یہِ چھِ پتہٕ تُہٕنٛد ذہَن گژھِ نہٕ خراب تُہۍ روٗزیوٗ پرٛٮ۪زٮ۪نٛٹَس منٛز تُہٕنٛد ذہَن بَڑِ یِتھ پٲٹھۍ تہِ چھِ ہٮ۪کان یہِ کٔرِتھ مطلب اَمہِ سۭتۍ میلہِ یَنٛگ ٹٮ۪لَنٹَس اَکھ سُہ ماٹِویشَن تہِ یِم چھِ تِم نیران پتہٕ آرام سان تہٕ گِنٛدان یہِ چھِ تیٚلی پاسِبُل ییٚلہِ أسۍ گۄڈٕ پانَس پٮ۪ٹھ اٮ۪پلٕے کَرو یہِ ہٮ۪کَو أسۍ گَرٕ منٛز سِٹاٹ کٔرِتھ مُنسٕپُلٹی لٮ۪وٮ۪ل پنچایت لٮ۪ولہِ پٮ۪ٹھ سِٹاٹ کٔرِتھ ہر کانٛہہ چیٖز چھِ گژھان سِٹاٹ بیسِک لٮ۪ولہِ پٮ۪ٹھ تہٕ اَسہِ پَزَن کیٚنہہ ؤرٕک شاپ آرگٕنایِز کَرٕنۍ یا یِم کیٚنہہ اَصٕل اَصٕل چھِ یِمو کیٚنہہ اَصٕل کٲم کٔرٕمٕژ تِم پَزَن اَسہِ سُکوٗل بُلاوٕنۍ یا ولیج بُلاوٕنۍ یا شہر بُلاوٕنۍ تاکہِ یِم سٲنۍ ینگ چھِ تِمَن یِتھ پٲٹھۍ کیٛاہ چھِ أسۍ وَنان اَتھ تِمَن دِنۍ یِم ٹرٛینِنٛگ کِتھ پٲٹھۍ چھِ ژےٚ گِنٛدُن کِتھ پٲٹھۍ چھِ ہیٚکِو تُہۍ پَنُن کٮ۪ریَر بنٲیِتھ بیٚیہِ کِتھ پٲٹہۍ ہیٚکِو تُہۍ پتہٕ فرٛوٗٹفُل اَتھ منٛز آرام سان پَنٕنۍ ٹٮ۪لنٛٹ یوٗٹِلایِز کٔرِتھ اللہ تعالیٰ ہَن چھِ ہر کٲنٛسہِ أکِس أکِس اِنسانَس اَکھ یوٗنیٖک ٹٮ۪لنٛٹ دیُتمُت کانٛہہ چھِ آسان پینٛٹِنٛگ منٛز اَصٕل کانٛہہ چھِ آسان گٮ۪ونَس منٛز کانٛہہ چھِ آسان گِنٛدنَس منٛز مےٚ باسان مطلب آز کَل چھِنہٕ تیوٗتاہ توجہ أسۍ دِوان پنٛنٮ۪ن شُرٮ۪ن پٮ۪ٹھ تاکہ یِم ہٮ۪کَن اَتھ کُن لٔگِتھ أسۍ دپان اَدٕ اَسہِ وَتھِ تھپھ نہ چھِ أسۍ یِمَن سۭتۍ کَتھ کران فونَس تھاوان اَسہِ پَزِ یِژھ اسہِ پَزِ کیٚنہہ اِنِشیٹیوٗوٕز تُلٕنۍ گورمٮ۪نٛٹ سِکیٖم اَسہِ پَزِ اگر تُہۍ گیم زیٖنِوُن تۄہہِ مِلیو یہِ پرٛایِز اگر تۄہہِ تۄہہِ گژھیو یِتھ پٲٹھۍ ڈیولَپمٮ۪نٛٹ اَسہِ پَزِ یِمَن یِم چیٖز وَنٕنۍ یِم تِمَن ینٛگ ذہنَن کَرَن اٮ۪ٹرٛیکٹ یِم یِمَن زیادٕ مُتاثِر کَرَن پتہٕ یِن یِم اَتھ وَتہِ کُن بیٚیہِ پَزَن اَسہِ کیٚنہہ مطلب آرگَنایزیشَنٕز بناونہِ تاکہِ اَسہِ پَزِ اَسہِ پَزِ وِزِٹ کَرُن ہر کُنہِ گامَس منٛز شہرَس منٛز وٕچھُن کَم بَچہِ چھِ بِہِتھ کَم چھِنہٕ مطلب گِنٛدان تِمَن تہِ پَزِ اَسہِ یہِ وَنُن تہِ پَتہٕ پَزِ تِمَن وَنُن مطلب گیمہِ منٛز کیٛاہ فٲیِدٕ مِلہِ تَتہِ اَتھ منٛز کوٗتاہ اَصٕل واریاہ فیٖوچَر بَنہِ تِمَن